اسلام علیکُم کیٛاہ سا عادِل صٲب تُہۍ چھُوا ٹھیٖک اَصٕل پٲٹھۍ یِم چھا بَچہٕ وَچہٕ ٹھیٖکٕے آ شُکُر رۄبَس کُنتھ یہِ چھا خانٛداریٚنۍ چھَوا ٹھیٖک کَتہِ چھُو اَتے چھُوا کَمرَس منٛزٕے کِنہٕ اَہَن حظ خٲرٕے اوس مےٚ ؤنۍتَو تُہۍ تُہۍ کیٛاہ آسان راتھ تُہۍ چھُو آسان راتھ کیُت بَہہ بَجہِ رٲژ ہٕنٛز دُنیا وُزنومُت اَتہِ نہَ حظ کَتہِ تۄہہِ کالہٕ مےٚ چھِ خانٛداریٚنۍ راتَس آسان ہَسپَتال منٛز تۄہہِ ہَے پَیی چھَو یہِ چھا ہاٹ پیشَنٹہٕ دٔلیٖل کیٛاہ گٔیِوٕ تۄہہِ وُنِستام روزیوٕ سیٚود کٲنٛسہِ ونیٛوا کیٚنٛہہ تُہۍ حظ کٔرۍزیٚو کٲم مےٚ چھِنہٕ ضروٗرتھٕے یِم پۅنٛسٕے نہٕ تُہۍ کٔرِو کَمرٕ خٲلی نہَ نہَ جِناب یہِ ما چھُ اصوٗلٕے کانٛہہ یہِ ما چھُ جِناب اصوٗلٕے کانٛہہ مگر وُچھ اگر مےٚ اگر اگر مےٚ اگر مےٚ ژےٚ کَمرٕ دِتُے بوز جِناب اگر اگر ژےٚ مےٚ کَمرٕ دِتُے جِناب چٲنِس شرافتَس مےٚ ما دیُت اَتھ گوٗرۍ گی یہِ ما چھِ گام لَگس بلایہِ ہے جِناب یِہ ما حظ چھُ گام نہَ نہَ اَتھ نہَ اَتھ منٛز چھو تَتھ منٛز چھو جِناب آب بِل بیٚیہِ چھَو پٔتۍمٮ۪ن سَتَن رٮ۪تَن ہٕنٛز پاور بِل تٔتھۍ منٛز سۄ کَتہِ چھَو بٔرمٕژ اَہَن حظ آ بِلکُل جِناب اَکھ چھَو اکھ اَہَن حظ جِناب اَسہِ حظ اَسہِ حظ گٔے معٲفی جِناب اَسہِ حظ گٔے معٲفی تُہُنٛد کَمرٕ تۄہہِ روٚٹوٕ وُنیُکتام کَمرٕ تَتھ خٲطرٕ شُکریہ ونکہِ وُنۍ کہِ اَپور کَرو نہٕ أسۍ برداش مےٚ چھِ کِراے دَر پَکن وٲلۍ کٲلۍ کٮ۪تھ چھُو کُنترٕٛہِم یہِ نیٖزیٚو رَو کَمرٕ خٲلی کٔرِتھ مہربٲنی کٔرِتھ جِناب آ شُک چلو شُکریہ چلو